اسہِ ہَسا اوٚن گھرٕ کیٛت اکھ گیس سِٹوو یَتھ پٮ۪ٹھ ہسا أسۍ جلدی جلدی چھِ پنُن کھیٚن چیٚن ہیٚکان تیار کرِتھ اتھ چھُ اکھ فٲیدٕ اتھ چھِ ہیٚکان أسۍ لوٚو ہیٖٹ تہِ تھٲیِتھ اتھ چھِ ہیٚکان أسۍ ہاے ہیٖٹ تہِ تھٲیِتھ بیٚیہِ چھُ اَمیٛک دارومدار أکِس گیس ٲں سِلیٚنٛڈرس پٮ۪ٹھ یَتھ ہسا اسہِ سبسیٖڈی چھِ یِوان